اگر أسۍ وچھو کشمیٖری لینگویجہِ ہنٛز کتھ کرون امیُک اہم رول چھُ یہِ چھِ اسہِ مادُری زبان اسہِ چھُ یہِ فخر یہِ چھُ سانہِ کلُک تاج کشمیٖری زبان ہیٚکو نہِ أسۍ زٕہنۍ تہِ مشرٲوتھ تِکیازِ أسۍ چھِ کشمیٖری بۄلان کشمیٖری فیملی منٛزی پلیمٕتۍ بڑیمٕتۍ تِکیازِ کشمیٖری زبان یُس چھِ یہِ چھِ مادُری زبان سانٮ۪ن سرکٲری سکولن منٛز چھِ وٕنۍ تہِ کشمیٖری زبان یوٗز یِوان کرنہٕ اگر أسۍ بٔڑٮ۪ن سکوٗلن بڑٮ۪ن اُدارن ہِنٛز کٲم کتھ کرو تتِچ کٲم چھِ کیاہ تِم چھِ انگریزی پٕلس اُردو یوٗز کران کشمیٖری زبانہِ چھِ نہِ تِم کٕہٕنۍ تہِ تجرُبہٕ تھاوان تہِ امہِ حالہِ اگر اسہِ روٗلر ایرِیاہن ہِنٚز کتھ کرو کشمیٖری زبان چھِ وٕنۍ تہِ یوٗز یِوان کرنہٕ اسہِ چھِ یہِ مطلب ایجِوکیشن سِسٹمَس منٛز چھُ وۄنۍ تہِ کشمیٖری زبان کٲشُر یوٗز گژھان مگر بٔڑٮ۪ن بٔڑٮ۪ن ادُورن منٛز چھےٚ نہٕ کشمیٖری زبان یوٗز یِوان گژھنہٕ کِہیٖنۍ تہِ